آ یِم سٲنۍ جَوان چھِ ییٚتہِ روٗلَر کومنِٹِی یَس منٛز یِم چھِ واریاہ زیادٕ ٹریڈِشنَل ڈانسس منٛز واریاہ زیاد یِمَن چھِ واریاہ اِنٹرَسٹ تِکیازِ آز چھِنہٕ بروہِم زَمان کِہینۍ تہٕ یِتھ پٲٹھۍ برونہہ کالہٕ اوس پیوان واریاہ زیادٕ سیکرِفایِس کَرُن واریاہ برداشت ٲسۍ پیوان کَرُن واریاہ زیادٕ ٲسۍ محنت پیوان کَرٕنۍ کہِ أسی ہٮ۪کَو نہٕ یہِ ڈٲنِتھ آز چھِ واریاہ زیادٕ مَزٕ یِوان یِمَن کارَن منز اِنٹرَسٹٔڈ کار چھِ یِم باسان واریاہ زیادٕ اَصٕل کار چھِ باسان تِکیازِ آز چھُ وَنان کٲشِر لُکھ تِتھ بٲتھ ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ لوٗکَن چھِ ییٚمہِ سۭتۍ لوٗکَن واریاہ زیادٕ چھِ گژھان اَصٕل فیٖل أزِکۍ جوان چھِ أزِکۍ جِوان چھِ یَژھان کہِ أسۍ گژھو کیٚنہہ وَنٕنۍ کیٚنہہ پَنٕنۍ پَنٕنۍ کٲشِر زَبانہِ منٛز أسۍ گژھو وَنٕنۍ پَنٕنۍ کٲشِر زَبانہِ منٛز کیٚنٛہہ تِکیازِ تِم چھِ یَژھان تِمَن چھِ اَصٕل لَگان تِم چھِ ہیٚچھان تہِ تِم چھِ آسان اِنٹرَسٹڈ اَتھ کار سۭتۍ کہِ ہا اَسہِ تَگہِ ہے کٲشِر پٲٹھۍ کیٚنہہ ونُن ییٚمہِ سۭتۍ لُکھ چھِ گژھان پَتہٕ خۄش ییٚمہِ سۭتۍ بیاکھ چھِ پَتہٕ ہیٚچھان اَلبتہ یِتھ پٲٹھۍ ییٚتہِ چھِ واریاہ زیادٕ یِم کٲشِر سِنگِنگ چھِ کران واریاہ زیادٕ چھِ کران تِم نِتَن اِشفاق کَوال یا وغیرہ تِم چھِ واریاہ زیادٕ سِنگِنگ کران اَصٕل تَمہِ سۭتۍ چھِ واریاہ زیادٕ واریاہ زیادٕ اَثر پیوان لُکن پَتہٕ چھِ گژھان یِہِندِ سۭتۍ چھِ جَوانن گژھان واریاہ زیادٕ یہِ روزان اِنٹرَسٹ کیٚنہہ ہَے أسۍ تہِ وَنہوو واریاہ جَوان چھِ تہِ کران اَتھ سۭتۍ واریاہ کٲم واریاہ جَوانو ہیٚچھو کہِ ییٚمہِ ساتہٕ یِم روٗلَر کومنِٹی تِمَو ہیٚچھِکھ تِمَو کرکھ اِنٹرَسٹڈ تِمو بَنیوٚو یہِ اِنٹرَسٹ اکھ ماینڈَس منٛز دٮ۪ماغَس منٛز بَنیوو اَصٕل یہِ مطلب روٗلر کومنِٹیٖز منٛز یہِ سونگ وَنُن یہِ أسۍ ڈانسِنگ ٲسٕنۍ کیٚنہہ نَژان یہِ چھُ یِمَن خٲطرٕ واریاہ زیادٕ بیٹر مطلب یِم چھِ بیٚیہِ کِس ؤرِیَس خٲطرٕ پریفریٚنس کران واریاہ زیادٕ پیٹر